اَلسلامُ علیکُم نَہ وُنہِ لیٚوکھ نہٕ مےٚ کُنے مُتعلِق کیٚنٛہہ وُنہِ بَنییَس نہٕ بہٕ رایٹَر کیٚنٛہہ اَلبتہ برٛونٛٹھ کُن چھُ مےٚ پٕلان زِ بہٕ بَناو کیٚنٛہہ پۄیمہٕ وۄیمہٕ لیٚکھہٕ بہٕ یَتھ مےٚ ٹیٖچرو ٹیٖچَر تہِ چھُ وَنان بہٕ کَرَے ژےٚ مَدَد اَلبَتہ وُنہِ کوٚر نہٕ مےٚ یہِ اَتھ کُن کیٚنٛہہ تہٕ برٛونٛٹھ کُن ما ہیٚکہٕ بہٕ اَتھ کُن کٔرِتھ